بارہمولاہَس منٛز حظ چھِ واریاہ کینٛہہ قۄدرٔتی تِم چیٖز یِم سٲنِس یَتھ بارہمولاہَس منٛز یَتھ منٛز یِوان چھِ سیٚفایَر چھِ نیران یا بٲقٕے راکٕس چھِ نیران تِم فٕلیٹ راکٕس چھِ نیران کَنہِ چھِ نیران بیٚیہِ ہَسا چھِ ییٚتہِ اَکھ ییٚتہِ سا چھُ یُس اَسہِ یہِ زٔمیٖن چھِ بارہمولہ دسٹ یہِ چھِ واریاہ زرخیز یہِ ہَسا چھِ فٲیِدٕ منٛد اَتہِ سا چھِ اِنسان ہیٚکان واریاہ کینٛہہ حٲصِل کٔرِتھ ییٚتہِ سا چھِ مطلب مطلب آب تہِ چھِ ییٚتہِ جنٛگلات تہِ چھِ کینٛہہ تِم زُریات تہٕ چھِ نیران بیٚیہِ ہَسا چھِ پُلوٗشَن تہِ چھِ أسۍ وَنو نہٕ پُلوٗشَن سورُے چھِ واٹرُک جَہلِم رِوَر یُس نیران چھِ یہِ چھِ بارہمولہ کِنۍ یِوان نیران یہِ ہَسا چھِ سٲنۍ مطلب ڈِسٹرٛکَس منٛز اَکھ مین سورُس آف واٹرُک تہٕ اَتھ سا چھِ أمکِس أنٛدۍ پٔکِس منٛز ہَسا واریاہ چینٛج آمٕژ تہٕ أمیُٚک یُس ہَسا ہایجیٖن چھُ یہِ ہَسا چھِ مینٹین کوٚرمُت کِہیٖنۍ یا یُس ہَسا ڈِسٹرٛک مُنسِپٕلٹی چھِ یِم ہَسا چھِ کَران کٲم یِم ہَسا چھِ مطلب اَتھ اَمیُٚک ہایجیٖن یِم چھِ دَپان بارہمولاہُک ہایجیٖن گوٚژھ بارہمولاہَس گٔژھ صفٲیی روزٕنۍ یِم ہَسا چھِ کِلیٖنِنٛگ تہِ کَران یہِ صفٲیی تہِ کَران ایریا ہَس منٛز أمی ہَسا چھِ یُس یہِ ژھۄٹھ وغیرہ چھِ نیران یہِ ہَسا چھِ یِم ڈَسٹٕبیٚنَن منٛز ترٛاوان یُس سا پیڈی فیٖلڈٕس چھِ یا سینڈ ایکٕسٹرٛیکشَن یا فاریسٹ رِسورس چھِ یِتہ سا چھِ سانہِ یَتھ بارہمولہ سٲنِس یَتھ بارہمولہ ڈِسٹرٛکَس منٛز مین ہَسا چھِ ییٚتہِ پیڈی فیٖلڈٕس یُس ہسا سینڈ ایکٕسٹرٛیکشَن چھُ یِوان کَرنہٕ جَہلِم کِس جَہلم کٮ۪ن بینٛکَن پٮ۪ٹھ جَہلم کٮ۪ن بَٹھٮ۪ن پٮ۪ٹھ سُہ یہِ سینڈ ایکٕسٹرٛیکٹ کَران اَصٕل پٲٹھۍ